أسۍ چھِ زٕ بیٚنہِ تٔمِس چھُ ناو نورینا مےٚ چھُ ناو قعرتالعین نورینا چھِ مےٚ زِٹھ ڈایَن ؤرۍ ین سۄ چھِ مزازن واریاہ شریٖفِ بہٕ چھَس تھوڑا تیٖز پہم تٔمِس چھُ گر کیہ صفٲیی ہُنٛد واریاہ خیال روزان مےٚ چھُنہٕ تیوٗتاہ روزان کینٛہہ سۄ چھِ میانہِ کھۄتہٕ ہایٹہِ کم بہٕ چھس تٔہنٛدِ کھۄتہٕ تھٔز سۄ چھِ بیٚیہِ کمزوٗر بہ چھس اَصٕل صحت مند سۄ چھِ مٲلِس سٟتۍ رلان زیادٕ بہٕ چھَس ماجہِ سٟتۍ رلان سۄ چھِ گرکٮ۪ن ہُنٛد تہِ واریاہ خیال تھاوان بہٕ چھَس نہِ تیوٗتاہ تھوان کینٛہہ بیٚیہِ چھِ سۄ رشتہٕ دارن ہُنٛد تہِ گژھان بہٕ چھس نہِ زیادٕ گژھان کینٛہہ رلان چُھ اَسہٕ تٔمِس تہِ مےٚ چھُ مس واریاہ زیوٗٹھ تٔمِس تہِ چھُ زیوٗٹھ مےٚ تہِ چھُ زیوٗٹھ